وعلیکُم سَلام اَہَن حظ آ کیٚنٛہہ چھُنہٕ تَمہِ خٲطرٕ کٔریو تُہۍ آبہٕ دَجہِ بیٚیہِ یُس مےٚ دوا اوسمو پٔتۍمہِ لَٹہِ دٮُ۪تمُت سُے کھیٚیِو اَگر نہٕ فرق گٔیو تیٚلہِ ییٖزیٚو بیٚیہِ مےٚ نِش